ہیٚلو اسلام علیکُم آ مےٚ حظ بوٗز تۄہہِ چھَو سٮ۪کھ سٮ۪کھ چھَو حظ تۄہہِ آ بہٕ حظ چھَس درٛال مےٚ حظ ٲس سٮ۪کھ ہیٚنۍ تہٕ مےٚ بوٗز تۄہہِ چھَو سٮ۪کھ آ کٔہۍ حظ چھِ گژھان سیٚکہِ گٲڑۍ اَزٕ اے نہَ وُہ ساس ہسا گوٚو زیادٕ مےٚ چھِ نِنۍ زٕ ژور پانٛژھ گاڑِ تہٕ تھوڑا کٔرِو کَم پَہم کُنوُہ ساس تام وۅنۍ چلو ٹھیٖک حظ چھُ تیٚلہِ یِمہٕ بہٕ صُبحَس تہٕ مےٚ چھِ زٕ ژور گاڑِ نِنہِ آ چلو ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ